اَسَلام علیکُم أزکہِ جنریٚشنہِ نَہ حظ یِم ڈِش تَگان رَنٕنۍ کِہیٖنۍ أسۍ حظ چھِ کَران کٲم أسۍ حظ ٲسۍ پَرٛانہِ وقتہٕ کَران کٲم أسۍ حظ ٲسۍ رَنان گۄ گۄگجہِ حَچہِ حظ ٲسۍ سِوان بیٚیہِ حظ ٲسۍ ماز کَڑان پاکہٕ پتہٕ حظ ٲسۍ گۄجہِ حَچہِ تَلان تَراوان حس مازس سۭتۍ بیٚیہِ حظ ٲسۍ أسۍ کَران کٲم پَرٛانہِ وقتہٕ أسۍ حظ ٲسۍ کَران کٲم أسۍ حظ ٲسۍ بمب بمب بمب کَران کٲم بمب بمب حظ ٲسۍ تٔتِس آبس منٛز تَران پتہٕ حظ ٲسۍ کَران کٲم دِوان ٲسٕس کَمٕے بَہ آبہٕ بَہ پتہٕ حظ ٲسۍ یورٕ گاڈٕ تَلان پتہٕ حظ ٲسۍ گاڈن سۭتۍ تَراوان بیٚیہِ حظ ٲسۍ أسۍ پَرٛانہِ وقتہٕ کَران کٲم أسۍ حظ ٲسۍ گۄگجہِ مٔسۍ سِوان پتہٕ حظ ٲسۍ تِم نٮ۪مہِ منٛز دَگان پتہٕ حظ ٲسۍ یورٕ دِوان گنٛڈن تٔلیُن پتہٕ حظ ٲسِکھ دِ رَلاوان گنٛڈٕ تہٕ رَنان حظ ٲسۍ تہٕ سُہ حظ اوس بَڑٕ نفیٖض گَژھان بیٚیہِ حظ ٲسۍ أسۍ پَرٛانہِ وقتہٕ کٲم کَران أسۍ حظ ٲسۍ مرژٕوانٛگن پَن اَنان سُہ حظ ٲسۍ سِوان بیٚیہِ حظ ٲسۍ گاڈٕ رَنان أسۍ حظ گاڈن تَراوان بیٚیہِ حظ ٲسۍ أسۍ پَرٛانہِ وقتہٕ کٲم کَران أسۍ حظ ٲسۍ گاڈٕ رَنان بیٚیہِ حظ ٲسۍ آسان اَسہِ جنگلہٕ ناین منٛز گُپن آسان تورٕ حظ ٲسۍ سٲنۍ سٲنۍ سٲنۍ خانٛدار پمبہٕ ہاکھ آنان سُہ حظ ٲسۍ پتہٕ تَتھ حظ ٲسۍ تٔتِس آبس منٛز تَراوان ہورٕ حظ ٲسۍ گاڈٕ تَلان پتہٕ حظ ٲسۍ سُہ پمبہٕ ہاکھ تہٕ گاڈٕ رَنان بیٚیہِ حظ ٲسۍ سٲنۍ سٲنۍ خانٛدار جنگل گَژھان تورٕ حظ ٲسۍ اَنہٕ ہن رۄہنہٕ ہاکھ پتہٕ حظ ٲسۍ سُہ تٔتِس آبس منٛز تَراوان یورٕ حظ ٲسۍ گادٕ تَلان سَہ حظ ٲسۍ تَتھ تِمَن منٛز تَراوان تہٕ سَہ حظ اوس بَڑٕ نفیٖض گَژھان اگر حظ ہمسایہ سینۍ رژھ ہیہن تِمن تہِ حظ ٲسۍ دِوان بیٚیہِ حظ ٲسۍ پتھ کالہِ ٲسۍ کَران کٲم تَتھ حظ وَنان جنگلہٕ تَتھ حظ وَنان ڈٮ۪ڈ بیٚیہِ حظ ٲسۍ سَہ ڈٮ۪ڈ رَنان تَراوان حظ ٲسۍ مازس سۭتۍ سُہ حظ اوس بَڑٕ نفیٖض گَژھان